بہٕ ہَسا وَنو تۄہہِ پانٛژَن اِنٹَرنیشنَل سِٹیٖزَن ہُنٛد ناو یَتھ منٛز ہَسا اَکھ گٔے لنڈَن بیٛاکھ گٔے نِو یارٕک بیٛاکھ گٔے بیٖجِنٛگ بیٛاکھ گٔے اَبوٗدھابی بیٛاکھ گٔے بٮ۪نٛگلوروٗ بیٛاکھ گٔے شہِ شانٛگھَے بیٛاکھ گٔے پیرَس